وٕچھِو وَن پٔلَس فون چھُ زَبردست فون چلان بیٹری بیک اپ تہِ اَصٕل نیٹ ورک تہِ یِوان اَصٕل بیٚیہِ چھُ یِوان آواز تہِ اَصٕل